وعلیکُم سلام ٹھیٖک چھُوا بَس ٹھیٖک تُہۍ چھُو ٹھیٖک مَکانَس خٲطرٕ کِنہٕ زالنہٕ خٲطرٕ اَچھا زالنہٕ خٲطرٕ اَچھا زیُن دان دانٛدس خٲطرٕ حظ دانٛس خٲطرٕ اَچھا ٹھیٖک آ لَگانَے چھُ وُچھتو تہٕ آ آ یہِ چھُ مےٚ مےٚ چھِ وۅنۍ وُنکٮ۪نَس واریاہ زیادٕ کَسٹٕمَر بہٕ چھِس نا یِہَے بِزنِس کَران اَسہِ چھِ واریاہ زیادٕ یہِ کَسٹٕمَر تِم ٲسۍ اوترٕ پٮ۪ٹھ فون کَران اَسہِ چھِ یِتھٕ کٔنۍ ضروٗرت ہُہ یہِ تہٕ وُچھو پانٛژھ شےٚ دۄہ نیرَن وُنہِ وُچھَو کۄینٛٹَل کۭتِس گژھوٕ تۄہہِ آسُن کۄینٛٹَل چھِ گژھان یِہَے سَتھ ہَتھ رۄپیہِ تانۍ آ

بیٚیہِ ما حظ چھُ ہۅ لٔکٕر ما چھَو تۄہہِ بیٚیہِ کیٚنٛہہ ضروٗرت مَکان خٲطرٕ لٔکٕر ؤکٕر آ أسۍ چھِ سُہ تہِ دِوان مگر مگر وُنہِ بَنہِ نہٕ یہِ لٔکٕر ؤکٕر نَہ بَنہِ ہُہ زالنہٕ خٲطرٕ یہِ زیُن ویُن نہَ بَنہِ یہِ ٹھیٖک چھُ فِلحال چھِ اَسہِ فِلحال ما چھِ أسۍ جنٛگل وُنہِ کھسان کِہیٖنٛۍ تہِ نہٕ یَتھ چھِنا تۭر نہَ حظ تَوَے ییٚلہِ جنٛگَل کھسو تہٕ أسۍ بہٕ بہٕ وَنَے ژےٚ تَمہِ دۄہ تۄہہِ کۭتیٛاہ کۄینٛٹَل چھُ ضروٗرت کۭتیٛاہ کۄینٛٹَل زٕ کۄینٛٹَل کِنہٕ زیادٕ چھِو ضروٗرت تۄہہِ کٔژ تۄہہِ کٔژ چھِ یہِ حمامَس زالُن کِنہٕ تۄہہِ چھُو یہِ أسۍ چھِ منگان تِتُے تیٚلہِ لَگہِ واریاہ زیادٕ زیُن تَتھ لَگَن پانٛژھ شےٚ کۄینٛٹَل

مگر أسۍ چھُو أسۍ چھُو رَٹان أسۍ چھِ رَٹان ہیٚنٛڈ کیش آ جَلدی یے گژھِ مہٕ ہیٚیِو تُہۍ تَمِچ ٹٮ۪نشَن کِہیٖنٛۍ تہِ نہٕ تُہۍ ہیٚزیٚو نہٕ کٕہیٖنٛۍ تہِ نہٕ ٹٮ۪نشَن ہا وۅں ییٚلہِ تُہۍ کَتہِ چھُو تُہۍ کَتھ سایڈَس چھُو روزان ییٚتاہ بنٛڈٕ پورِ اَچھا أسۍ چھُو ہوکُن بَسان ہیوٚر کُن تہٕ ییٚلہِ اَسہِ گژھِ تہٕ بہٕ کَہو تۄہہِ یورَے فون

بیٚیہِ بیٚیہِ ما چھُ اَسہِ بیٚیہِ ما بیٚیہِ ما چھُ کیٚنٛہہ زیُن ویُن ضروٗرت ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ آ آ آ بِلکُل بِلکُل آ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ تُہۍ کٔرۍزیٚو مےٚ پانٛژِ دَہہِ دۅہۍ فون ہا اَدٕ سا بِہِو تیٚلہِ